السلامُ علیکُم اَہَن حظ اۭں اَصٕل پٲٹھۍ چھُ ٹھیٖک

واریاہ اَصٕل واریاہ بہتٔریٖن اَہن حظ واریاہ اَصٕل مےٚ حظ ٲس اوترٕ مےٚ حظ اوس خاندَر گرِ نِکَس مےٚ حظ کھٔژٕے پیسٹری واریاہ پَسنٛد گَرِکیٚو حظ کٔر تٲریٖفٕے تٲریٖف اۭں اہن حظ بیکری چھِ دوٚپُکھ کیک چھِ واریاہ اَصٕل پٕلم کیک چھِ اَصٕل دوٚپُکھ حظ کوکُناٹ چھِ اَصٕل شیٖر مال چھِ اَصٕل پیسٹری چھِ اَصٕل اہن حظ خاندرُک اوس سُہ بوٚڑ کیک کوٚرمُت آرڈر سُہ تہِ اوس واریاہ اَصٕل واریاہ اَصٕل حظ تعٲرِف لایق اَہن حظ سٔروِس حظ آیہِ پسنٛد تُہۍ چھُو واریاہ اَصٕل سٔروِس دِوان واریاہ حظ واریاہ اسہِ کھوتٕے واریاہ پَسنٛد مےٚ حظ چھِ کٲلکیٚتھ بیٚنزِ خانٛدر مےٚ ووٚنٕے تِمن أتی أنزیٚو دوٚپمس تِمن چھُ واریاہ اَصٕل کوکونٹ آسان کیک ژوٚٹ چھِ یِمَن واریاہ اَصٕل آسان اَہن حظ دوٚپمَس حظ بٕرزٔلۍ بادام چھِ یِمَن دوٚپمَس بٕرزٔلۍ بادام چھِ یِمَن واریاہ اَصٕل دوٚپمَس یِمَن چھِ ڈراے فروٗٹ واریاہ بہتٔریٖن اَہَن حظ اۭں نہ حظ اَسہِ حظ کھوٚت واریاہ اَصٕل اَسہِ حظ گٔے چِکَن پیٹی اَسہِ حظ کھٔژ واریاہ اَصٕل پَسنٛد کھٔژ واریاہ مےٚ چھُ نِکہٕ وَنان ژٕ گژھ ژٕ اَن بیکری تَتہِ اَہَن حظ اَہن حظ اَہن حظ اَہن حظ تۄہے حظ وَنوٕ اوترٕ أنۍ نا مٹھٲے حظ ٲسۍ نہٕ تۄہے نِش أنۍ کیک حظ سوٗزۍ تور تۄہے نِش نی اَہَن حظ واریاہ پَسَنٛد حظ کٔر تِمو تہِ حظ کٔر تعٲریٖفَ کٔر نکہٕ سنٛدیٚو وٲرویٚو کٔر واریاہ تعٲریٖف دوپکھ یِم کیک کَتہِ چھُو أنمٕتۍ مےٚ دوٚپمَکھ یہِ چھُ گُلاب بیکری ہِنٛدۍ اَہَن حظ اَہَن حظ اَہن حظ وۄنۍ کٲلکیتھ چھُنہ نِکس خانٛدر مےٚ حظ دوٚپ بہٕ تھوس انٛگیجمٮ۪نٛٹ خٲطرٕ کیک أنِتھ اَہن حظ اۭں کیک تہِ چھِ ضرورَت حظ چھِ زٕ ہَتھ کھنڈ چھِم پٕلم کیک تہِ ضرورَت اَہن حظ بیٚیہِ دوٚپُن بٕرزٔلۍ بادم کِلوٗ زٕ ترٛےٚ نِمو بیٚیہِ حظ دوٚپُم کاجوٗ زٕ ترٛےٚ کِلوٗ نِمو اَہَن حظ اۭں اَہن حظ اۭں ڈِسکاوُنٛٹَسٕے منٛز أمے وونمو نہ حظ مےٚ حظ کھٔژوٕ بیکری واریاہ پَسنٛد مےٚ دوٚپ اوترٕ وۄنۍ بیٚنہِ تہِ دوٚپمَس ژٕ گژھِ فَلانۍ جایہِ گُلاب بیکریس نِش گژھ ژٕ وٕچھ تَتِچ بیکری کِژھ اَصٕل چھا تٔمۍ ووٚن دوٚپُن اۭں واریاہ مےٚ کھٔژٕے واریاہ ژوٚٹ پَسنٛد دوٚپُن کوکون کھٔتِم پَسنٛد دوٚپُن شیٖر مال کھٔژٕم پَسنٛد دوٚپُن پٕلم کیک کھٔتِم سِمپٕل کیک کھٔتِم پَسنٛد اَہَن حظ اۭن مےٚ سوٗزی کَسٹٕمَر دَہ پَنٛدہ تہِ مےٚ دوٚپ کَسٹمَرن یِژھ سٔروِس مِلیو نہٕ تۄہہِ کُنی جایہِ یژھ گُلاب ییکری پٮ۪ٹھ میلیٚو تۄہہِ اَہن حظ اۭں میے سوٗز مٔے نا کَسٹمَر مےٚ دوٚپ واریاہ اَصٕل مےٚ دوٚپ یژھ ژوٚٹ بنہِ نہٕ کُنی جاے مےٚ دوٚپ سارنٕے کَسٹَمَرَن مےٚ دوٚپ پَننٮ۪ن رِشتہٕ دارَن تہِ دوٚپمکھ تُہۍ گٔژھِو گُلاب بیکریَس نِش تُہۍ وٕچھِو ژوٚٹ کِژھ اَصٕل چھِ اَہن حظ کالٹی حظ واریاہ تیٚلہِ کیٛاہ حظ وَنہو بہٕ ییٖتیٛاہ تعٲریٖف نہ حظ کَرہو نہٕ بہٕ مےٚ کھٔژ تُہنٛز ژوٚٹ واریاہ اَصٕل پَسنٛد حظ کھٔژ مےٚ سارنٕے رِشتہٕ دارَن مےٚ چھِ ییٚکیٛاہ کٲلکیٛتھ گَرَس منٛز بیٛاکھ فَنٛکشَن مےٚ دوٚپ بہٕ گژھِ تُہنٛدسٕے دُکانَس پٮ۪ٹھ بَہٕ انہٕ تٔتی بیٚیہِ ژوٚٹ اَہن حظ اۭں ژوٚٹ چھُو تُہۍ واریاہ اَصٕل بَناوان مےٚ کھٔژوٕ واریاہ تُہٕنٛز ژوٚٹ پَسنٛد بہٕ آسوٕ تۄہے کَران ییٚلہِ مےٚ آرڈر آسہِ کَرُن تُہۍ ٲسزیٚو مےٚ گَرَے سوزان ادٕ حظ اَہَن حظ اَدٕ حظ اَدٕ حظ بیٚہِو رۄبَس حَوالہٕ